تُہۍ کٔرِو چَک کِم پیمٮ۪نٛٹ آوا میٛانہِ آڈرُک اگر نہٕ کینٛہہ تُہۍ ؤنِو مےٚ پیمٮ۪نٛٹ میون چھا آڈرُک ووتمُت یُس مےٚ فُڈ اوس آرڈَر کوٚرمُت کھٮ۪ن چٮ۪ن پنٕنہِ خٲطرٕ اوس آرڈَر کوٚرمُت اگر نہٕ تُہۍ شور چھُ اَتھ مُتعلِق کینٛہہ کہِ میون پیمٮ۪نٛٹ ووت نہٕ کینٛہہ بہٕ کَرٕ پنٛنہِ ایپ پٮ۪ٹھ چَک یا وٮ۪بسایٹہِ پٮ۪ٹھ چَک کہِ تُہۍ ووتوا پیمٮ۪نٛٹ کِنہٕ کِہیٖنۍ نہٕ اگر نہٕ تۄہہِ ووتمُت چھُو کینٛہہ تُہۍ ؤنِو مےٚ بہٕ کَرٕ اَصٕل پٲٹھۍ چَک تُہٕنٛدۍ موٗجوٗب